پریشر کوکَر چھُ اَسہِ کِچنس منٛز واریاہ زیادٕ ضروری آسان نَتہٕ کیازِ اگر أسۍ ماز واز چھِ اَنان سُہ چھُنہ اسہِ پریشر کوکرٕ وَرٲے ہیٚکان تیار گٔژتھی تہِ کیازِ اگر نہٕ أسۍ تتھ سِٹیم دِمو پریشر کوکرس منٛز سُہ روزِ مطلب سُہ دورٕے مطلب سُہ چھُنہ سٮ۪نان کِہیٖنہ پریشر کوکر وَرٲے ایمہِ علاوٕ چھُ گیس سِٹوو گیس سِلٮ۪نڑر سُہِ تہِ چھُ ضروری آسان اَسہِ کِچنس منٛز یا اَمہِ بَدلہ چھِ أسۍ کُنہِ ساتہٕ اِلیکٹرٕک ڈوایس کانٛہہ اِنڑکشن کوکر بیترِ یوز کَران اَمہِ علاوٕ چھُ شراپٕچ یمہِ سۭتۍ أسی کینٛہہ تہِ سَبزی وَبزی ژَٹان چھِ نیٛوکۍ نیٛوکۍ لَکُٹ لَکُٹ چھِ أسۍ کَران سَبزی یا پٔتلہٕ چھی أسۍ یَتھ منٛز أسۍ چاے واے بناون چھِ سُہ تہِ چھُ اَسہِ واریاہ زیادٕ ضروری اَسہِ آسان یہِ دِکچہِ چھُ اَسہِ یَتھ منٛز أسۍ بَتہٕ چھِ رَنان تَمہٕ خٲطرٕ چھُ اَسہِ دِکچہٕ ضرورت آسان یا اَمہِ علاوٕ چھُ کَڑٲی اَسہِ ضرورت آسان یَتھ منٛز أسۍ تَلان چھِ کانہہ تہِ چیز یَتھ منٛز أسۍ فراے چھِ کَران ٲم اے کیٚنٛہہ کانہہ تہٕ چیز ماز آسہِ کۄکُڑ آسہِ بیٚیہِ تہِ کانہہ تہِ چیز چھِ أسۍ تَلان أتھۍ منٛز کَڑایہِ منٛز اۭم ایمہِ علاوٕ چھِ اَسہِ واریاہ چیز ییتی ییتی چیز چھِنہٕ اَسہِ کِچنس منٛز ضرورت آسان کینٛہہ واریاہ چیز چھِ اَسہِ ضرورت آسان مگر یِم چھِ کینہہ خاص چیزیا یَتھ منٛز اَسہِ پلیٹ چھُ یِوان یَتھ منٛز أسۍ کھیٚوان چھِ گِلاس چھُ یِوان یَتھ منٛز أسۍ تریش چھِ چَیٚوان ایمہِ علاوٕ چھِ واریاہ کیٚنٛہہ چیز بیٚیہِ تہِ یِم اَسہِ کِچنس منٛز چھِ ضرورت لَگان مگر یِم چھِ کیٚنٛہہ خاص چیز یِم مے ییٚتٮ۪ن مطلب بیان کٔر